میانٮ۪ن پانٛژن ہمساین ہُنٛد ناو یِم مےٚ قٔریبی یار چھِ لگان تِمو منٛز چھُ گۄڈنیتھٕے غلام احمد لون دوٚیِم نفر یُس چھُ یمِس ناو چھُ غلام محمد وانی یُس مےٚ پِتُر تہِ چھُ ترٛیٚیِم نفر یُس مےٚ ہمساے چھُ تٔمِس چھُ ناو غلام حسن بٹ سُہ چھُ اسہِ مکانس نزدیکھٕے یُس دُکاندار تہِ چھُ ژورِم نفر راقب احمد لون یُس مےٚ یار چھُ پونٛژِم نفر چھُ مےٚ بیاکھ ہمسایی یمِس ناو چھُ ظہور احمد لون سُہ چھُ سانہِ مکان پٮ۪ٹھ تھوڑا بہت دور روزان